ہیٚلو سلام علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل اصٕل پٲٹھۍ چھِو حظ اَسہِ حظ کَرے اَمہِ باپَتھ فون اوترٕ ترٛاوے نا اَسہِ زمیٖن دیوار خٲطرٕ تۅہہِ ہَے چھُِنہٕ کِہیٖنٛۍ کَرن تہٕ ہاں ہاں یہِ چھُ غلط گژھان وۅنۍ دیُت اَسہِ زمیٖن تہِ یورے تُہۍ چھِو کالہٕ پگاہ کالہٕ پَگاہ یوتام گٔیے زٕ ؤری پَتھ کُن آنٛگنَس منٛز چھِ چیٖز تھاوان تَتہِ چھُو نہٕ بَنان تھاونُے ہوٗنۍ چھِ آسان ژامٕتۍ ژۅپٲرۍ وۅنۍ حظ کٔرۍزیٚو جلدی یہِ چھُ گژھان ہمسایہِ دٲری منٛز غلط اَدٕ حظ چلو سلام علیکُم